مےٚ چھ ٹریکِنگ خأطرٕ أنۍ مٕتۍ واریاہ چیٖز یِم زَن مےٚ اَہم بکار چھ لگان نمبر اکھ ٹینٹ یُس زن پانٛژن ساسن رۄپین چھ یِوان یتھ منٛز زن پانٛژھ یا ژور نفر واتٮ۪ن یتھ زن پٮ۪ٹھہٕ پیراشوٗٹ چھُ یُس زن روٗدٕ نِش چھُ بچاوان دوٚیِم چیٖز چھُ مےٚ اوٚنمُت ہینڈ گیس یُس زَن أسۍ بیگس منٛز تہِ ہٮ۪کہٕ ہون بٔرِتھ تہٕ پتہٕ پکنأیِتھ ترٛییم اکھ یُس زن چھُ اوٚنمُت مےٚ ٹریکِنگ بیگ یُس زن واریاہ اَصل چیٖز چھُ یتھ منٛز اَسہِ سورٕے چیٖز ہٮ۪کوہوکھ پکنأوِتھ تہٕ بیٚیہِ چھ مےٚ أنۍ مٕتۍ یِم کۄلگامۍ أکِس دُکاندارس نِش یِم ترٛے چیٖز وۄنۍ ونہٕ ہو بہٕ تۄہہِ کٔم کٔم چیٖز لگَن ٹریکِنگ پٮ۪ٹھ گۄڈنیُکُے چیٖز گژھہِ آسُن ٹینٹ گوٚژھ آسُن گۄڈٕ سۭتۍ دوٚیِم گژھِ آسٕنۍ پَلو اَصل سۭتۍ غٔذا گوٚژھ آسُن سۭتۍ ییٚمہِ سۭتۍ أسۍ ہٮ۪لدی روزو ترٛییِٚم گوٚژھ آسُن سۭتۍ کمل گٔژھ آسٕنۍ سۭتۍ تِکیٛازِ راتس چھ پتہٕ تَتہِ تۭر لگان واو پاو تَتہِ چھ روٗد ووٗد لاگان تِکیٛازِ سۄ تہِ گژھہِ تُلٔنۍ سۭتۍ تٔمہِ سۭتۍ چھ تۭر وۭر ژلان بیٚیہِ گٔژھ بس یُتُے یہِ گوٚو واریاہ کیٚنٛہہ